وعلیکُم سلام آ بَس دعا تُہۍ چھُو ٹھیٖک تُہۍ چھُو واریاہ بٮ۪مار باسان کٕہۭنۍ ٹٮ۪نشہٕ کٕہۭنۍ ٹٮ۪نشَن چھُنہٕ تُہۍ یِیِو کا کِلنِکَس پٮ۪ٹھ تہٕ بہٕ دِمہٕ دوا دٔلیٖل کیٛاہ چھےٚ تۄہہِ چھُو تھرٛوٹ تۄہہِ چھُو تھرٛوٹ تھرٛوٹ اِنفٮ۪کشَن باسان تۄہہِ چھُو تھرٛوٹ اِنفٮ۪کشَن باسان تہٕ کیٚنٛہہ چھُنہٕ یہِ چھُ اٮ۪نٹی اٮ۪لَرجی تھوڑا گٔمٕژ تُہۍ ییٖزیو کِلنِکَس پٮ۪ٹھ تہٕ فِلحال اَتھ چھِ اوگمٮ۪نٹَن ڈِیو کھیٚیِو تُہۍ اٮ۪ماکسِلِن پوٚٹیشَم کٮ۪لوِنیٹ تہٕ بیٚیہِ چیٚیِو دوا بٲتل اَکھ تہِ تہٕ کیٛاہ چھِ اَتھ وَنان کوفارٮ۪سٹ کوفارٮ۪سٹ چلو ٹھیٖک چھُ بہٕ ترٛاو تۄہہِ وَٹسپَس پٮ۪ٹھ تہِ تہٕ بیٚیہِ ییٖزیو کِلنِکَس پٮ۪ٹھ تہِ دیٖزیو نظر کٕہۭنۍ ٹٮ۪نشَن چھُنہٕ آ نہ نہ اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ گژھِ ٹھیٖک چلو ٹھیٖک چھُ